سَلام علیکُم وعلیکُم سَلام آ آ أسی چھِ گاڈٕ وٲلۍ خٲرٕے اوسا اَسہِ حظ اوس سوٗزمُت گاڈٕ وُنکٮ۪س چھُس گوٚمُت ٹٲرَس حظ پَنچر یَتھ بایکہِ اَہن حظ آ